اہن سا آ ییٚتہِ ہَسا چھِ کٲشِر چَنلہٕ واریاہ یِمَن منٛز ہَسا گۄڈنِچی چھِ یِوان ماننہٕ ڈی ڈی کٲشِر دٔیِم چَنل ہَسا چھِ یِوان پرٛیویٹ چَنَل یَتھ ہَسا چھِ وَنان گُلِستان نِوٕز یِم ہَسا چھِ یِوان ییٚتہِ کٔشیٖرِ منٛز لَبنہٕ یِم نیٹِو چَنلہٕ اَکھ زٕ یِمو منٛز ہَسا أسۍ خبرٕ چھِ یَژھان بوٗزِتھ پنٛنہِ لنٛگویج سۭتۍ مَدَر ٹنٛگہِ سۭتۍ کٲشِر لنٛگویج منٛز کٲشِر زَبٲنۍ منٛز ہَسا چھِ یِم خَبرس وَنان اَسہِ